آ بہٕ ہٮ۪کہٕ پانٛژَن ضلعن ہُنٛد ناو ؤنِتھ گۄڈٕنیُک انٛنت ناگ یَتھ ضلعس منٛز بہٕ روزان چھَس دوٚیِم سریٖنگر یہِ یُس پَنٕنہِ خوبصوٗرتی سۭتۍ مشہوٗر چھُ ترٛیٚیِم شوپیَن آ یُس پَنٕنٮ۪ن پَنٕنہِ باغ آ تِمَن چھُ تَتہِ ژۅنٛٹھۍ آسان یُس تَمہِ سۭتۍ مشہوٗر چھُ آ ژوٗرِم باراہموٗلا پٲنٛژِم بانٛڈی پوٗرا